سٲنِس گَرَس منٛز چھِ سٲنۍ یۄس مَدَر چھِ سۄ چھِ زیادٕ تَر سانہِ خٲطرٕ بَناوان وَناوان کُکِنٛگ کَران اور سۄ چھِ واریاہ طٔریٖقو واریاہو قٕسمٕکۍ یِم چیٖز چھِ سِنۍ چھِ سۄ چھِ سانہِ خٲطرٕ تِم تَیار کَران اور اَسہِ تہِ چھِ مٔنٛزۍ مٔنٛزۍ دَپان تُہۍ تہِ ہیٚچھِو سۄ چھِ زیادٕ سانہِ خٲطرٕ اَصٕل بَناوان یَتھ وَنان چھِ کۄرمہٕ ماز کۄرمہٕ یا بیٛاکھ سیُن چھِ سُہ بَناوان رِستہٕ کَباب یِتھَے کٔنۍ چھِ سۄ باقٕے سبزی تہِ یَتھ منٛز یِوان چھِ پالَک چھِ یِوان ہاکھ چھُ یِوان رازما پٔتٕل چھِ یِوان بِندی چھِ یِوان یِتھَے کٔنۍ چھِ سۄ واریاہو قٕسمٕکۍ سبزی یا باقٕے باقٕے چیٖز سانہِ خٲطرٕ تیار کَران اور اَسہِ تہِ چھِ مَدَتھ کَران ہیٚچھنَس منٛز